ہیٚلو اسلام علیکُم آ تُہۍ چھُو اَہَن حظ شُکُر رۄبَس کُن تُہۍ چھُو ٹھیٖک اَہَن حظ آ تُہۍ چھُو عایشہ میٛٲنۍ ایٚمپُلاے اَچھا ٹھیٖک بہٕ چھس تُہٕنٛز ہٮ۪ڈ کَمپٔنی ہٕنٛز ظایرا کَران کَتھ آ مےٚ مےٚ چھُو تُہۍ اَز سٲری اَمہِ موٗجوٗب بُلٲومٕتۍ ٲسۍ مےٚ بُلٲومٕتۍ تہٕ تۄہہِ روٗدوٕ مےٚ وَننَے اَسہِ چھِ کیٚنٛہہ خاص کَر کَمپٔنی کیٚنٛہہ پَنٕنۍ گول پَنٕنۍ کیٚنٛہہ بُتھِ کیٚنٛہہ پَنٕنۍ گولٕز بَنٲومٕتۍ یِم زَن اَسہِ پوٗرٕ چھِ کَرٕنۍ أکِس رٮ۪تَس اَنٛدر تِمَن گولزَ منٛز چھُ اَسہِ اَسہِ چھِ پَنٕنۍ سیلٕز یُس زَن أسۍ نٮ۪بر خٔریٖدٲری چھِ کَران سۄ چھِ اَسہِ ہُراوٕنۍ یِم اَسہِ پَنٕنۍ خٔریٖدار چھِ اَسہِ چھُ تِہُنٛد دِل تہِ زینُن زِ اَمہِ لِحاظٕ کہِ تِم گژھان سانٮ۪و چیٖزو سۭتۍ بَڈٕ مُتٲثر تہٕ تِہُنٛد دِل گژھِ سٮ۪ٹھاہ خۄش گژھُن سٲنۍ چیٖز گژھان تہِ شوٗبہٕ وٕنۍ تہٕ لوٗبہٕ وٕنۍ آسٕنۍ اَمہِ علاوٕ چھِ اَسہِ واریاہ کیٚنٛہہ زَن یِم زَن اَسہِ پَنٕنۍ فوٲیِد چھِ تِم تہِ چھِ حٲصِل کَرٕنۍ یعنی کہِ یُس بازرَس منٛز سٲنۍ چیٖز گژھان سٲنۍ چیٖز گژھان زیادٕ بِکٕنۍ زیادٕ تعدادَس منٛز بِکٕنۍ یِم گژھان زیادٕ مشہوٗر گژھٕنۍ پرٛتھ کٲنٛسہِ أکِس گژھِ سانٮ۪ن چیٖزَن ہٕنٛز مُتعلِق پَتہٕ لگٕنۍ اَچھا تۄہہِ چھُو تران کَتھ فِکرِ تہٕ میٛون مَسلہٕ چھُ یہِ کہِ تُہۍ کیٛاہ کَمہِ طریٖقہٕ ہیٚکِو اَتھ چیٖزَس منٛز سٲنۍ مدتھ کٔرِتھ تہٕ تۄہہِ کیٛاہ مخصوٗص کٲم دِمہو بہٕ یَتھ منٛز زَن تُہۍ سانٮ۪ن گول حٲصِل کرنَس منٛز کٔرِو مدتھ آ ٹھیٖک ظایرہ یہِ عایشہ یہِ زٲنِتھ گٔے مےٚ سٮ۪ٹھاہ خوشی زِ آ تُہۍ چھُو زانان ایٚکسَل تُہۍ چھُو ایٚکاوٹَنسی زانان یُس زَن واریاہ اہم چھُ سٲنِس یَتھ سٲرسٕے کارَس منٛز تہٕ سانہِ کَمپٔنی خٲطرٕ ہیٚکہِ واریاہ مُفیٖد ثٲبِت گٔژھِتھ تہٕ اَمہِ علاوٕ چھِ مےٚ تۄہہِ اَکھ بیٚیہِ تہِ شِکایت رژھ کَرٕنۍ کہِ پٔتمٮ۪ن کیٚنٛہن کامَن منٛز باسٮ۪و مےٚ کہِ تۄہہِ نیوٕ نہٕ تیٛوٗتاہ سیٖریَسلی تیٛوٗتاہ دیانہٕ سان نِیٖوٕ نہٕ تۄہہِ چیٖز کِہیٖنٛۍ ییٚمہِ کہِ وجہ سۭتۍ تُہٕنٛدِس ہیڈَس منٛز سیلٕز ڈاوُن گٔے تہٕ امیُک وجہ کیٛاہ روٗد آ مےٚ چھُ اُمیٖد زِ یہِ تہِ مےٚ تۄہہِ پٮ۪ٹھ اُمیٖد چھِ یہِ تہِ مےٚ تُہۍ سَمجٲیِو تُہۍ کٔرِو یہِ ضروٗری برٛونٛہہ کُن تہٕ آینٛدٕ کٔرِو نہٕ زٕہٕنۍ تہِ تُہۍ میٛون دِل کھٹہٕ یا میٛون دِل مُتا تُہۍ کٔرِو بالکُل میٛون دِل خۄش تہٕ بیٚیہِ یُس تہِ مےٚ یِہَے کٲم تھٲووٕ تُہۍ کٔرِو سۄ بَڈٕ ایٖمانٛدٲری محنت تہٕ آ بَڈٕ دیانہٕ سان ٹھیٖک چھا چلو چلو حظ عایشہ بِہِو خۄدایَس حوال